وعلیکُم سلام تُہۍ کم چھو ٹیٖچر حظ چھس بہٕ اہن حظ آ بہٕ حظ چھَس کٲشر ٹیٖچر

آ ؤنِو تۄہہِ چھو کشمیٖری ہیٚچھُن تۄہہِ کتہِ اوٚنو میون نمبر اچھا اچھا چلو ٹھیٖک تُہۍ کتہِ سکوٗل چھو پران تُہۍ چھِوٕ میٲنِس سُکولَس مَنٛز چلو ٹھیٖک چھُ تتہ چھوَ تۄہہِ پرناوان کٲشُر کتھ چھو تۄہہِ تگان کٲشر پٲٹھۍ چھو تۄہہِ تگان کتھ وتھ کرنۍ چھَ نہ کینٛہہ چھُ نہٕ سکولہ چھو کینٛہہ پران چھو سکوٗلہ کینٛہہ چھو پرناوان لیٚکھناوان چھوَ ٹھیٖک ؤرک بُک چھَوٕ أنۍ مژ کٔشیٖر کٲشر کتابچ ؤرک بُک چھَوٕ أنۍ مژ کٲشر کتاب چھَوٕ تُہۍ کتھ کلاسس چھو پران سیٚکنڈس تۄہہِ چھو ہیٚچھُن لیٚکھُن تہِ تہٕ پَرُن تہِ اَدٕ کینٛہہ چھُ نہٕ چلو ٹھیٖک چھُ تُہۍ کٔرِو اکھ کٲم لالچوک گٔژھِو لالچوک چھُ نہ بُک سیٚلَر آسان تَتیٚن چھ زٕ ترےٚ بُک سیٚلَر ونۍ ییٚمِس نِش تۄہہِ خۄش گَژھیٚو تٔمس نش تَتیٚن أنِو کشمیٖری رایٹِنٛگ ؤرک بُک أنِو اکھ ٹھیٖک چھَ تتھ پیٚٹھ کٔرِو تھوڑا پریٚکٹِس یُتھ تۄہہِ اَتھٕ دَریٚو تۄہہِ تَریٚو سمجھ کیاہ کتھ پٲٹھۍ کیاہ چھِ الفاظ لیٚکھِن ٹھیٖک چھَ الفاظ لیٚکھِتھ چھِ تھوڑا بہت ہیٚچھِو تُہۍ تمہ نِش تہِ بیٚیہِ چھِ انن سارنے گۄڈنیٚتھ پرایمری کٲشر کتاب ٹھیٖک چھَ چھ نہ پَران فٔسٹ کلاسس فٔسٹ کلاسچ کٲشر بُک سۄے چھِ انٕنۍ مےٚ تمہ پیٚٹھ چھ کَرُن پَرُن شروع تمہ پیٚٹھ گَژھنو تۄہہِ الفاظن ہٕنٛد پوٗرٕ اصل پٲٹھۍ آواز کتھ پٲٹھۍ چھ کَڑنۍ سۄ تَریٚو تۄہہِ سمج پتہٕ ہیٚکوٕ تُہۍ برونٹھ برونٹھ پٔرِتھ اصل پٲٹھۍ ٹھیٖک چھَ ونۍ گٔژھِو تُہۍ کوٚت لال چوک گٔژھِو تتہ أنِو ؤرک بُک بیٚیہِ أنۍ زیٚو فٔسٹ کلاسچ کشمیٖری بُک پَتہٕ کٔرزیٚو مےٚ تُہۍ بیٚیہِ فون بہٕ ونو تۄہہِ گَریُکۍ ایٚڈریٚس تُہۍ ٲسۍ زیٚو توٗرۍ یوان بہٕ آسو تۄہہِ تٔتے دِوان گنٹہٕ گنٹہٕ کلاس مگر تتھ ہَسا کرو بہٕ فیٖس چارج تتھ چھُ فیٖس بَرُن ٹھیٖک چھَ تتھ حظ کرو بہٕ پتہٕ کتھ کیاہ لگہ فیٖس وغیرہ تمیُک چھُ نہٕ کینٛہہ مَسلہٕ تہٕ تُہۍ أنۍ زیٚو گۄڈٕ کتاب مےٚ دیٖزیٚو پتہٕ بِل مےٚ تَرِ سمج تۄہہِ أنوٕ کتاب مےٚ کرۍ زیٚو فون بہٕ ونو پتہٕ کر یِیِو کر پیٚٹھ یِیِو ٹھیٖک چھَ پانہ تہ چھِ اتھ سیٚٹھاہ محنت کَرٕنۍ ہیٚچھُن چھُ اصل پٲٹھۍ چلو بِہِو خۄدایس حوال بیٚہہ سہَ بیٚہہ سہَ گوٚبُر خۄدایس حوال